ییٚتہِ چھُ سٲنِس کُپوٲرِس منٛز واریاہ سِم کَمپٔنی کٲم کَران برونٛہہ کالہِ اوس ییٚتہِ ٲسۍ نہٕ ییٚتہِ موبایِل فون استعمال یِوان کَرنہٕ تمہِ برونٛٹھ ٲسۍ یِوان ییٚتہِ زیادٕ لینٛڈ لایِن استعمال کَرنہٕ یِم نہٕ وٕنۍکٮ۪نَس موجوٗد چھِ کِہیٖنۍ تہِ تَمہِ پَتہٕ آے سٕماٹ فون تٔتھی سۭتۍ چھِ ییٚتہِ واریاہ سِم کَمپٔنی یِمَن منٛز اِیَٹٮ۪ل اِیرسٮ۪ل اوس بیٚیہِ تہِ واریاہ سِم بی اٮ۪س اٮ۪ن اٮ۪ل اِیرسٮ۪ل تہِ ووڈافون وغیرہ گٔے پَتہٕ ختم تہٕ وۄنۍ چھُ اَز زیادٕ جِیو چَلان ییٚتہِ سٲنِس کُپوٲرِس منٛز چھُ اَلہٕ پَلہٕ سٮ۪وَنٹی پٔرسَنٛٹ لُکھ سٕماٹ فون چَلاوان تہٕ اِیَٹٮ۪ل نٮ۪ٹوٲک استعمال کَران